اَسلامُ عَلیکُم مُنیٖب صٲب سٲری چھا ٹھیٖک صحت چھا ٹھیٖک اَلحمدُاللہ اَلحمدُاللہ کیٛاہ دٔلیٖلاہ حظ تُہۍ ترٛوومےَ تُہۍ ونیٛو مےٚ اوٗترٕ یہِ اَسہِ اوس پُلاٹ رژھا اکھ ضروٗرت اوس مےٚ اوس مَکان ہیٚون تۅہہِ وُچھووٕ سُہ نہَ وُنکیٚنسٕے ٹایم تَوے تَوے مےٚ دوٚپ وۅنۍ دِمہٕ یپٲری نَظر تَمے موٗجوٗب تہٕ نہَ نہَ مےٚ چھُ نٔزدیٖکٕے منٛز کانٛہہ پُلاٹ وُلاٹ ضروٗرت نہَ رژھ کھنٛڈ مَکان رژھا گژھِ آسُن تٔتۍ سٍتی

مطلب سیٚکنٛڈ فُل مطلب زٕ فُلور گژھِ آسُن سُہ مَکان اصٕل پٲٹھۍ ہَسا باضٲبِطہٕ پٲٹھۍ یُس گَرس لَگان چھُ مطلب فیملی ویملی خٲطرٕ اصٕل پٔرفیکٹ چیٖز آسہِ زٔمیٖن گژھِ نہٕ زٕیادٕ آسُن کیٚنٛہہ کَنال ڈۅڈ کَنال اگر آسہِ تٔتھ منٛز سُہ گوٚو ٹھیٖک اَہَن حظ اَسہِ چھُ شِفٹے کٔرُن نا مےٚ چھُ سُہ پرٲنۍ پرٛاپرٹی کٕنٕنۍ اَمہِ موٗجوٗب کیٛاہ ویٖڈیو چھُووٕ تَلہٕ سا یہِ کُن ہاو ٹھیٖک یہِ گوٚو کِچن یہِ گٔیہِ لابی آ واش روٗم یتھ چھا ایٚٹیچٕے ٹھیٖک یہِ سیٚکینڈ فُلورُک ویٖڈیو چھُوا تۅہہِ تَلہٕ سا یہِ کُن ہاو نہَ یے چھُ اصٕل واریاہ اصٕل چیٖز پٔرفیٚکٹ چیٖز اتھ چھُ ہیٚرٕکنے روٗم مطلب پَنٕنس پَنٕنس روٗمس یہِ واش روٗم اَلگ اَلگ حظ اَدٕ حظ تہٕ ہُہ مطلب واٹر واٹر سپلے چھِ گژھان ہیٚور اَصٕل پٲٹھۍ

پٔرفیٚکٹ یہِ چھُ سنٛبھٲلِتھ شیٖرِتھ ہٕہ تہٕ یہِ کوٗتاہ چھُ زٔمیٖن اتیٚن ڈۅڈ کٔنال زیادَے اَتھ آسہِ لَگ بَگ اکھ ڈۅڈ ڈۅڈ تام گژھن یہِ قیمت

ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک تیٚلہِ دِمو اتہِ نَظراہ وَظراہ تہٕ تُہۍ کٔر چھُوٕ ٹایم اَگر تُہۍ وُنکیسٕے ؤنِو تیٚلہِ دِمو وُنکیٚس اَگر نَے تہٕ توتہِ تھاوَو وُچھِتھ ادٕ أسۍ گژھَو تیٚلہِ ژور بَجے ہیٛوٗ یِمہٕ بہٕ تَمہِ ساتہٕ یِمہٕ بیٚیہِ تہِ تَمےَ ساتہٕ گژھَو ٹھیٖک چھا تُہۍ تہِ گژھِو فاریک تَمہِ ساتہٕ یِمہٕ بہٕ تہِ ٹھیٖک چھا اَدٕ حظ اَدٕ حظ چلو بہٕ نیرٕ ہٕہ بِہِو بِہِو رۅبس حَوال